مےٚ چھُ ناو ہُمیرا فاروٗق بہٕ چھَس روزان کوپوارا ڈِسٹرک مےٚ چھُ مٲلِس ناو فاروق احمد بھٹ تہٕ ماجہِ چھُم ناو ہنیٖفا بیگم بہٕ چھَس بہٕ چھَس کُنہٕ وُہ ؤرِش مےٚ یُس مول چھُ تٔمِس چھُ ناو فاروق احمد تہٕ ماجہِ فاروق احمد بھٹ تہٕ ماجہِ چھُم ناو ۂنیٖفا بیگم تِم چھِ دۄنوے ٹیٖچر مےٚ چھُ أسۍ چھِ بیٚنہِ ترے تہٕ بوے اکھ بہٕ چھَس کران بی ایس سی اٮ۪گرِکَلچر مےٚ یُس شُگلہٕ چھُ سُہ چھُ کِتاب پَرنہِ بہٕ چھَس یُس ی یلہٕ وقت چھُ آسان تَتھ منٛز چھَس بہٕ کِتاب پَران مےٚ چھُ کِتابَن سۭتۍ واریاہ محبت مےٚ یُس پسندیٖدہ رنگ چھُ سُہ چھُ کرُہُن یُس مےٚ پَسندیٖدہ سیُن چھُ سُہ چھُ ژامَن مےٚ چھُ مےٚ چھُ